اسلام علیکُم ورحمتہ اللہ وبرکاتہ جِناب مےٚ چھُ ناو عرفان اَسہِ کَریاو شاہی ریسٹورنٛٹ کال جِناب اَسہِ کَریاو تُہنٛدِ ریسٹورنٛٹ پٮ۪ٹھ کیٚنٛہہ فوڑ آرڈر مَگر وۄنۍ چھِ أسۍ یژھان فوڑ آرڈر کَرنَس سۭتۍ سۭتۍ کینٛہہ بیوریجِز اَتھ پَنٕنِس آرڈرَس سۭتۍ اٮ۪ڈ کَرُن تُہۍ ؤنتو حظ اسہِ تۄہہِ کٕم کٕم بیوریجز چھو اَتہِ اٮ۪ویلیبٕل جِناب یِم تہِ بیوریجز یُس تۄہہِ اَتہِ ہیلتھی اٮ۪ویلیبٕل چھو تِم کٔرِو حظ تُہۍ میٲنِس آرڈرس سۭتۍ اٮ۪ڈ یعنے پینیاپل جوٗس کِوی جوٗس مینگو جوٗس اینڈ یُس تہِ کانٛہہ فروٗٹ جوٗس چھُ بیٚسٹ آسہِ اٮ۪ویلیبٕل آسہِ تِم کٔرِو حظ ژور پانٛژھ اَتھ سۭتۍ اٮ۪ڈ سۄ گٔیے تُہنٛز بٔڑ بٔڑ مہربٲنی شُکرِیا بیٚیہِ روٗزِو سَلامَت